ہیٚلو اسلامُ علیکُم وعلیکُم سلام ٹھیٖک پٲٹھۍ چھُۄ حظ ہَے پُج چھُو حظ تُہۍ اَہَن حظ شُکُر حظ تُہۍ چھُو حظ پُج ہے مےٚ حظ ٲسی یِم جانوَر ٲٹھ دَہ حظ ٲسۍ مےٚ نہَ حظ نہَ حظ یِم چھِ تیٖرۍ ژھاوٕلۍ واوٕلۍ حظ چھِ یِم آ بہٕ چھُس پۄہَل حظ بہٕ چھُس یِمٕے تیٖرۍ ویٖرۍ رچھان تہِ وُہ پٕنٛژٕہ حظ چھِ یِم کٕننہٕ خٲطرٕ مطلب تۄہہِ ما لَگَن حظ ریٹ حظ چھَو تۅہہِ پَیی بہٕ کیٛاہ وَنہٕ ریٹ چھَو تۄہہِ پَیی تُہۍ چھُو حظ وَنان زِنٛدٕ تُلتھٕے کِنہٕ تُہۍ چھُو وَنان ماز تیٖرَن ژھاولٮ۪ن کٔرِوٕ حظ کُنٕے ہے ژھُنۍہوٗس حظ بلایہِ کٔرِو حظ تیٖرَن ژورِ ہَتہِ کِلوٗ حظ کَرَو زِنٛدٕ کھڑا کھڑا ہَے تُہۍ وُچھُو حظ اَسہِ کٲژاہ محنت چھِ یِمَن لگان ہے ؤری زٕ ژور ؤری گٔے اَسہِ یِمَن رچھان کانٛہہ فٲیِداہ چھِنہٕ اَسہِ یِوان تۄہہِ چھَو پےَ خرچہٕ کٲژاہ چھِ یِوان اَدٕ وۅنۍ اگر تُہۍ کیٚنٛژھا کٔرِو تہٕ تُلہوٗکھ یِم مےٚ تہِ مۅکلے یہِ فِتنہٕ تہٕ تُہۍ تہِ کٔرِو اَکھ اگر ژھاولٮ۪ن ؤنۍتَو ژھاوٕلۍ کٔہۍ تُلِو ژھاوٕلۍ ٹھیٖک چھِ ژھاوٕلۍ گٔے ڈَن مگر تیٖرَن وٲلِو کیٚنٛہہ تیٖرَن حظ گول ٹھیکٕے ما حظ کٔرۍہوٗکھ تیٚلہِ گول ٹھیکٕے کٔرۍہوٗکھ تیٚلہِ یہِ یہِ یہِ چھُو اَز دِیِو گول ٹھیکٕس منٛز رۅپیَس ساڑ پانٛژھ لَچھ ؤنِو حظ ہے سٔہ حظ گوٚو ظُلُم وَللہ حظ چھِ سُہ گژھان ظُلُم تۄہہِ چھَو پانَس پےَ گۄڈٕ ہے گاسہٕ حظ چھِ ؤنکٮ۪ن کوٗت درٛۅگ تۄہہِ چھَو نا حظ پےَ گاسَس نہٕ وُنکٮ۪س اتھ لگوٕ ریٹ گاسہٕ کَتہِ بَنہِ حظ